ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ مٮ۪کنِک صٲب اچھا اچھا یہِ مےٚ حظ گٔے گٲڑۍ خراب بہٕ اوسُس پکان یَتھ روڈَس پٮ۪ٹھ آ بہٕ او یہِ مےٚ گٔے گٲڑۍ ہَنٛگتہٕ مَنٛگہٕ بِہِتھ مےٚ چھُنہٕ سمجی یِوان یہِ چھِنہٕ وۄنۍ سِٹاٹ تہٕ گژھٲنی اَکھتُے مےٚ حظ چھِنہٕ تَمِچ پَتہ کیٚنٛہہ تہٕ بہٕ حظ وٕچھ تویتہِ اَہن حظ

اَہن آ یہِ چھِ ٹھیٖک یہِ اَہن حظ یہِ اَسہِ کوٚتَن حظ چھِ یُن اچھا ٹھیٖک بورُس آ یہِ اَتھ کوٗتاہ ٹایِم لگہِ پَتہٕ شیرنَس اَسہِ ٹھیٖک یَتھ کوٗتاہ پونٛسہٕ لگہِ یہِ مَہ چھو تۄہہِ پَتہ یہِ مَہ ہیٚکِو تُہۍ ؤنِتھ

اچھا وٕچھنَسٕے یوت پَتہٕ ییٚمہِ آیہِ ہٮ۪کِو نہٕ حظ تُہۍ ؤنِتھ اَتھ کیٛاہ دٔلیٖلہ آسہِ مسلہٕ چھُ وُچھ حظ بہٕ مہٕ حظ ہٮ۪کَن یہِ اور أنِتھ یِتھ کِہیٖنۍ یہِ مہٕ حظ چھُ چلٲنی اگر حظ تُہۍ کٲم کٔرِو تُہۍ یِیِو یوٗرۍ بہٕ اَنو تُہۍ یور بایکہِ پٮ۪ٹھ یوٗرۍ تُہۍ دِیِو ییٚتَن نظر پتہٕ ؤنِو تُہۍ کیٛاہ کرو اَتھ

اچھا اچھا ٹھیٖک حظ چھُ تویتہِ أسۍ حظ چھِ وٕنۍکٮ۪نَس برابر ووکرِ روڈَس پٮ۪ٹھ

گٲڑۍ حظ تھٔو سایڈَسٕے تہٕ وۄنۍ اگر حظ یہِ چلے بہٕ اَنو تۄہہِ وٕنی یہِ اوٗرۍ یہِ مہٕ حظ چھِ مگر پَکنٕے ییٚلہِ نہٕ یہِ سِٹاٹٕے چھِ گژھان اَہن حظ وۄنۍ کوٗتاہ حظ ٹایم لگیو تۄہہِ اَتھ گاڑِ سۭتۍ اَدٕ حظ تیٚلہِ حظ کرو تۄہہِ بہٕ دَہ پَنٛداہ مِنَٹ گٔژھِتھ فون بہٕ حظ اَنو تُہۍ اورٕ یوٗرۍ یہِ حظ یہِ اَدٕ حظ بہٕ حظ اَنہٕ بایِک سۭتۍ تُہۍ حظ اَنو بہٕ یوٗرۍ چلو ٹھیٖک حظ چھُ بَس حظ اَدٕ حظ